اَسَلامُ علیکُم تُہۍ چھِو حظ کیبٕل کار کٮ۪ب سٔروِس پٮ۪ٹھ تۄہہِ نِش چھِ حظ کیب اٮ۪ویلیبٕل لَکٕٹ کیب حظ یَتھ منٛز پانٛژھ نفر واتَن تُہۍ کوٗتاہ حظ چھُو سٔروِس چارجِز ہیٚوان پٔر ڈے اَسہِ حظ چھُ پہلگام گژھُن دوستن اَسہِ ٲسۍ کیب اَکھ ضوٚرَتھ اَتھ ؤنۍ تو اَسہِ کوٗتاہ چھُ دیُن دۄہ پٲٹھۍ چھا دیُن کِنہٕ لم سَمَس منٛز چھُ دیُن پانٛژھ دۄہ حظ چھِ اَسہِ پہلگام گژھُن آ جِناب ٹوٹَل کوٗتاہ چھُ دیُن اَسہِ پانٛژھ ساس تیٖل چھِ حظ تُہُنٛدُے کِنہٕ تیٖل چھُ سون ٹھیٖک حظ چھُ